وَعلیکُم اَسَلام اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ أسۍ حظ چھِ تَتی پٮ۪ٹھ ؤنِو حظ کیٚاہ اوس ضروٗرت بلکُل بلکُل ییٚتہِ بنن ہر کُنہِ ڈِفرنٹہٕ ٹایپٕس چھِ یِم سبجکٹہٕ تۄہہِ کۄس ڈِپارٹمٮ۪نٛٹس چھَو بلکُل بلکُل جِناب ییٚتہِ بنٮ۪ن کانٛہہ تہِ تُہۍ ہیٚکِو ییٚتہِ پٔرِتھ تُہۍ ہیٚکِو گرِ تہِ پٔرِتھ ایٚویلیبُل چھِ ہر کُنہِ بُکہٕ ضروٗرت تُہۍ کٔرِو حُکُم اَسہِ چھِ ییٚتہِ سورُے کیٚنٛہہ ایٚویلیبُل سُہ چھِ زیادٕ بہتر ییٚلہِ تُہۍ اَتہِ کٔرِو ایڈمِشن سُہ گوٚو وارِیاہ بہتر اگر تُہۍ یَژھان چھِو گَری پَرُن تہٕ سُہ چھُ تُہنٛدٕ خٲطرٕ ٹھیٖک اگرے تۄہہِ ییٚتہِ کٔرِو سُہ چھُو سُہ گوٚو زیادٕ ساروِٮ۪و کھۄتہٕ بہتر نہَ نہَ تُہۍ ہیٚکِو ییٚتہِ تہِ نِتھ یہِ چھُ وارِیاہ کال یہِ چھُ وارِیاہ ایٖزی تۄہہِ ہیٚکِو ییٚتی نِتھ یہِ چھُ بلکُل ڈسٹرک لایبیری پٮ۪ٹھٕے نِیُن أسۍ چھِ تَمے پٮ۪ٹھ بولان ییٚتہِ چھِ ساڑٕ دٔہ پٮ۪ٹھ کٕلاس شروٗع تہٕ اگر یہِ چھُ اوٚپُن ہر کُنہِ ٹایمہٕ چھِ ییٚتہِ کٕلاس شروٗع آسان البتہ تۄہہِ چھَو تَمہِ خٲطر رجٹریشن کَرٕنۍ اگر تُہۍ دوٗرٕکۍ آسِو زیادٕ پہن تۄہہِ ہٮ۪کو تَمے حِساب ٹایمِنٛگ تہِ دِتھ بلکُل بلکُل جِناب تۄہہِ ہیٚکِو یِتھٕ پٲٹھۍ تۄہہِ آسٲنی گَژھوٕ تُہۍ ہیٚکِو ؤنِتھ البتہ بیٚیہِ اگرے تۄہہِ اَتھ اَدر رِلیٹڈ تہِ آسہِ کانٛہہ یَژھُن یہِ بُکہٕ وُکہٕ پرنۍ ییٚتہِ رجشٹریشن کَرٕنۍ تہٕ بلکُل جِناب بلکُل جِباب شُکریہ وَعلیکُم اَسَلام